فصلَن ہنٛز یۄس پروڈیٚکٹِوِٹی اِنکریز کرنہِ خٲطرٕ چھِ أسۍ کران اِستِمال کھادَن ہُنٛد چھُ یِوان اِستِمال کرنہٕ امہِ علاوٕ چھُ یِم پاہہ وَغیرہ امیُک چھُ یِوان اِستِمال کرنہِ تہٕ بیٚیہ چھُ یِوان خاص کر دانٮ۪س اَتھ چھُ یِوان اِرِگیشَن فیسَلِٹی مینٹین تھاونہٕ یُتھ اَتھ کانِسٹنٛٹ واٹَر لیٚوَل یۄس اَتھ ضروٗری چھِ سۄ یِوان تھاونہِ تہِ امہ علاوٕ باغَن تہٕ چھُ یِوان یِمہ کھاد یا دَواہ ٹایمَس پٮ۪ٹھ کَرنہٕ تاکہ یۄس امِچ یۄس پروڈیٚکٹِوِٹی آسہِ تہٕ یۄس یُس سونۍ یُس پرٛڈوٗس آسہ أمِچ کالِٹی یہِ گَژھِ آسٕنۍ مَیٲرِی اور یہِ گَژھِ آسٕنۍ کَمپِٹیٹِو واریاہ اصل تاکہِ اَتھ ہیٚکہ پَگاہ مارکیٚٹَس منٛز اصِل پونٛسہِ وَغیرہ یِتھ